ہیٚلو اَسلام علیکُم وعلیکُم اَسلام تُہۍ چھِو حظ اَصٕل پٲٹھۍ آ تُہۍ چھِو ڈی سی گانٛدربَل تُہۍ ؤنۍتَو مےٚ کیٛاہ چھِ یَتھ وَنان اَسہِ حظ آو اوترٕ سہلاب اَسہِ روٗد نہٕ کِہیٖنٛۍ نٮ۪ن پَلو گٔے توٚمُل حظ گوٚو بِستر گوٚو مَکانہٕ گوٚو یہِ حظ آو اوترٕ حظ پانٛژھ اَگست اَسہِ حظ روٗد نہٕ کِہیٖنٛۍ بقایا أسۍ حظ چھِ یہِ کہِ ٹینٛٹَس منٛز بِہَتھ نہَ حظ چھُ اَسہِ کھٮ۪نہٕ خٲطرٕ سیُن نہَ حظ چھُ بَتہٕ نہَ حظ چھُ ژوٚٹ سورُے حظ گوٚو آبَس منٛز سورُے کھٮ۪ن چٮ۪ن گوٚو آبَس منٛز پَلو حظ گٔے مَکان حظ ڈُبیو بیٛاکھ ہَمسایہِ حظ بِچور سُہ تہِ غریٖب تٔمِس حظ آیو لۄکٕٹۍ لۄکٕٹۍ شُرۍ پانژھ شیٚے تٔمِس بِچٲرِس حظ تہِ روٗد نہٕ کِہیٖنٛۍ نہٕ پٮ۪ٹھٕ حظ چھُنہٕ اَسہِ کِہیٖنٛۍ کانٛہہ سَہارَے خانٛدار حظ چھُم کران موٚزوٗرۍ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ تِمن تہِ حظ گووُے واریاہ ڈیمیج تِمن آو مَکانَے ؤسِتھ اَہن حظ وۅنۍ کٔرۍتو اَسہِ کیٚنٛہہ مَدتھا اَسہِ تہِ حظ چھُ عیال اَسہِ چھِ لۄکٕٹۍ لۄکٕٹۍ شُرۍ أسۍ کوٚت حظ گژھو اَسہِ چھُ پٮ۪وان ٹینٛٹَس منٛز شۅنٛگُن اَز حظ چھُ وۅنۍ رٮ۪تہٕ کول تہٕ کران چھِ وَنٛدَس کوٚت حظ گژھو کٔمَن گرَن اَز حظ چھُنہٕ پَتہٕ کانہہ جاے تہِ دِوان اَہن حظ بِستر وِستر گوٚو وۅنۍ حظ دوٚپ مےٚ احسان دوٚپمَس ژٕ کٔر ڈی سی گانٛدر بَلَس فون تہٕ ژٕ وَن تٔمِس اَہن حظ اَسہِ حظ ترٛاوے ایپلِکیشَن زٕ ترٛےٚ ترٛاوے تَنہٕ پٮ۪ٹھ حظ گوٚو نہٕ کانٛہہ غورا اَز حظ گٔے کٔژ دۄہ اَہَن حظ وۅنۍ کٔرۍتو تُہۍ کیٚنٛہہ تٮُ۪تھ سون چارٕ کٔرۍتَو تُہۍ کیٚنٛہہ فٲصلہٕ کٔرۍتو أسۍ کوٚت حظ گژھو أسۍ چھِ پٮ۪ٹھٕ خام عیال اَسہِ گٔے اَز کٔژ دۄہ فاقے اَہَن حظ وۅنۍ ہَمسایہِ تہِ دِنۍ تِم کۭتِس کالَس دِنۍ تِمن چھُ پانَس ییٚتہِ حظ مَچاے تَبٲہی تِمو حظ تِمن گوٚو فان سٲرۍسٕے اَہَن حظ گُپن حظ آسہٕ ٹوٹلی گٔے گٲو زٕ ترٛےٚ آسہٕ تیٖرۍ زٕ ترٛےٚ ہتھ ٲسۍ تیٖرۍ زٕ ترٛےٚ ہَتھ ژھاوجہِ زٕ ترٛےٚ حظ آسہٕ کۅکر زٕ ترٛےٚ ٲسۍ سورُے حظ مۅکلیٛو أسۍ حظ ٲسۍ پَنُن روزگار کران یِمنٕے تیٖرَن پٮ۪ٹھ بیٚیہِ حظ لٲگۍ یہِ کیٛاہ گاو واو دۄد ٲسۍ کٕنان ہَے تِمن ٲسۍ کوٚش ٲسۍ اَنان تِمن سورُے حظ مۅکلیٛو اَہَن حظ یی نا اَہن حظ اَہن حظ واریاہ فان حظ گوٚو تِمن تہِ اَسہِ تہِ نہَ حظ کِہیٖنٛۍ نہَ حظ روٗد نہٕ وۅنۍ کیٛاہ کرو أسۍ کوٚت گژھو تُہی ؤنِو اَہن حظ وۅنۍ تۄہہِ چھُو سونچُن سون تہِ أسۍ تہِ کیٛاہ کرو أسۍ حظ چھُ واریاہ مُشکِلات چھِ اَسہِ اَسہِ ٲسۍ رۄپیہِ رَچھِنۍ خانٛدار چھُ موٚزوٗر کَران اَہن حظ حَل کٔرِو تُہۍ تہٕ کیٚنٛہہ چھُنہٕ پَرواے اَسہِ چھِ یہِ کیٛاہ لۄکٕٹۍ اَسہِ حظ چھِنہٕ شُرۍ سکوٗل تہِ گژھان کیٚنٛہہ تِمن حظ گٔے اَز کٔژ دۄہ وۅنۍ چھےٚ اَسہِ تُہی سۭتۍ اُمیٖد تُہی کٔرۍتَو اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ اَسلام علیکُم